اسلامُ علیکُم وعلیکُم اسلام ٹھیٖک چھُو حظ اَہَن حظ تُہۍ چھِو حظ ییٚتہِ ییٚمہِ پٮ۪ٹھ بِرکیج اَیر لایِن سِٹاف پٮ۪ٹھ آ تُہۍ کٕم تۄہہِ کیٛاہ حظ چھُو ناو ٹھیٖک یہِ میڈم ایٚکچوٗلی مےٚ کَرِے نا حظ اَز اَز مطلب بہٕ آیَس یہِ یَتھ حظ فُلایٹہِ منٛز بہٕ اَز آیَس مےٚ حظ اوس مطلب یُس مےٚ پَنُن سامان اوس یہِ لگیج اوس سُہ اوسمَو مےٚ تۄہی تھوٚمُت حوال تُہٕنٛدِ مطلب تُہٕنٛزٕے سُپَر وِجنہٕ منٛزٕ اوس سُہ اَہَن حظ مےٚ ہیٚچھس نہٕ اَہَن حظ مےٚ حظ چھُنہٕ لَگیج اَکھ آمتُے مےٚ حظ ٲس یہِ ساڑِ ترٛیہِ اَہَن حظ اَسہِ حظ کَرے واریاہ مےٚ کَرے یَپٲری سُہ چھُنا سُہ ٹِکٹہٕ پٮ۪ٹھ آسان سُہ ای میل کیٛاہتامَتھ تَتھ پٮ۪ٹھ کَرے مےٚ لاگِن سُہ گٔے نہٕ اوپنٕے وۅنۍ حظ وُچھ مےٚ تُہٕنٛدُے نَمبر تہٕ وۅنۍ کوٚرمو مےٚ تۄہی لَگیج حظ چھِ برٛاوُن کَلَر وۅنۍ اوس سَہلٕے اگر پَلو آسہِ تیٚلہِ ٲس سَہلٕے مگر مےٚ ٲسۍ تَتھ منٛز یِم ڈاکیٛومٮ۪نٛٹہٕ بیٚیہِ یِم پَنٕنۍ کارڈ وارڈ نہَ حظ تَتھ اوس نہٕ أکِس ہِیٛوٗ اوسُس یَتھ منٛز مےٚ یِم ڈاکیٛومٮ۪نٛٹٕس چھِ باقٕے اوسُس نہٕ کِہیٖنٛۍ مےٚ حظ اوس تَتھ منٛز سورُے کیٚنٛہہ تۄہہِ چھُو حظ اَتہِ مطلب تۄہہِ ژاریاوٕ حظ اَتہِ کیٚنٛہہ یِم یِم أتی روٗدۍوٕ تۄہہِ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ توتہِ حظ اگر وُنکٮ۪نٕے گَژھِ کوٗشِش اگر تُہۍ وُنکٮ۪نٕے وُچھو وُنکٮ۪نٕے اگر میلیو ٹھیٖک حظ چھُ تیٚلہِ حظ وُچھ زیٚو وُکٮ۪نٕے کیٛازِکہِ بہٕ روزٕ ہا پَتہٕ ییٚمہِ روٚستٕے ٹٮ۪نشَن روٚستٕے اَتہِ چھِنہٕ حظ تَتھ منٛز چھِنہٕ حظ بِظٲتی یِم ڈاکیٛومینٹٕس تَمے کِنۍ چھُ زیادٕ ٹٮ۪نشَن کَلَر حظ چھُ تَتھ برٛاوُن کَلَر ٹھیٖک تُہۍ چھُو نا ہُہ ہِیٛوٗ بوٚڈ ہِیٛوٗ چھُنہٕ کیٚنٛہہ یُس تَتھ لۅکُٹ ہِیٛوٗ چھُنا آسان لۅکُٹ سایزُک ٹھیٖک چھُ اَہَن حظ برٛاوُن چلو ٹھیٖک ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَدٕ کیٛاہ شُکریہ